اَہَن سا آ یُس ہَسا اَسہِ ہَسپَتال چھُ سُہ اوس اَسہِ گۄڈٕ أکِس لوکیشنہِ جاے تور اوس گژھان سہل گژھُن وَنۍ ہَسا نیووُکھ سُہ بیٚکِس جاے کوٚرُکھ سُہ ٹرانسفر تور چھِ گژھان سٮ۪ٹھاہ مُشکِل گژھُن کیٛازِکہِ تور چھُنہٕ ٹرانسپورٹ ڈریکٹ ٹرٛانپورٹ ایٚوَلیبُل کِہیٖنۍ پۄتُس ہسا کٔرِکھ گورمنٛٹَن واریاہ بیٚیہِ ٲسۍ این جی او تِمَو کَرے اَتھ روٚٹ سۄ سِکیٖمہٕ تمہِ کہ تمہِ کہ مدتھ سۭتۍ حظ ٲسۍ گژھان أسۍ کھَسان تِمَن نِکٮ۪ن آٹوَن تہِ واتان توٗر مگر عام طور چھِ کٔشیٖرِ منٛز یا چاہے سٲنِس ڈِسٹرکَس منٛز گاندَربَلَس مَنٛز ہر کانٛہہ ہَسپَتال یا سَب سینٹَر تَتھ چھَنہٕ فیسَلٹی تور گاڑِ ہِنٛز ڈرٛیکٹ کِہیٖنۍ ییٚمۍ سنٛدۍ یم ییٚمہ کہِ وجہ سۭتۍ سٮ۪ٹھاہ مُشکِل چھُ گژھان تور اَکھکھ پیشَنٛٹ بٮ۪مار پیشَنٹ پَکناوُن أسۍ چھِ امۍ کِنی اَسہِ کَرے سٮ۪ٹھاہ گورمِنٹَس أپیٖل کہِ تِم ترٛٲیِو سا اَتھ ترٲیِو سا اور یُس کَنٹِنیوٗ یہِ ٹرانَسپوٹ فیسَلٹی چھِ سۄ ترٛٲیِو تور مگر تِم چھِنہٕ ہیوٗٹُہ روٗمٲرٕس دِوان کِہیٖنۍ تِم چھِنہٕ ہَر وِزِ دَپان آز کَرو پَگاہ کَرو مگر مانان وانان نہٕ کِہیٖنۍ أسۍ چھِ اَوَے کَرے اَسہِ پۄتٕس آر ٹی او گاندَربَل تٔمِس تہِ کَرے سٮ۪ٹھاہ رِکویسٹ اَتھ ترٛٲیِو سا اَپٲرۍ کانٛہہ گٲڑۍ پوٚتُس چھِ تِم گاڑِ کینٛہہ پکان کینٛہہ چھِ پوٚتُس منٛزٕ چھِ بنٛد گژھان ییٚمہِ کہِ وجہ سۭتۍ چھِ گژھان کٲم ییٚمہ کہِ وجہ سۭتۍ چھُ پیٚوان پوٚتُس یِمَن پیشَنٹَن سٮ۪ٹھاہ سختی پیٚوان تُلٕنۍ اَسہِ ہَسا کَرے کٲم پوٚتُس ہسا آو منٛزٕے گورمنٹ سُہ اَتھ روٚٹ این جی او تمَن لٲگۍ ترٛاونۍ تَپٲرۍ تِم آٹوٗ تٔمۍ سۭتۍ ہسا آو اَسہِ پوٚتُس سٮ۪ٹھاہ فٲیدٕ ییٚمہِ کہِ وجہ سۭتۍ آز سۄ سختی وَختی گٔے کَم مگر تِم تِم اَتھ رٔٹۍ تِم چھِ تَتھ زٕ آٹوٗ پَکان مگر تِم چھِ سٮ۪ٹھاہ تَتھ کَم پیٚوان تَمہِ کہِ وجہ سۭتۍ ہَسا چھِ گٔے کٲم بیٚیہِ چھِ پیٚوان گژھان اَسہِ سختی أسۍ چھِ کَران أپیٖل کَرے أسۍ سٮ۪ٹھاہ یِمَن سٮ۪ٹھاہ کَرے أپیٖل یِمَن گورمٮ۪نٹکِس تُہۍ کہِ تُہۍ کٔرِو کٲم تُہۍ ترٛٲیو بیٚیہِ آٹوٗ کیٛازِکہِ تَپٲر چھِ گَرمَس مَنٛز گژھان سٮ۪ٹھاہ پَکُن تَپٲرۍ چھنہٕ کانٛہہ کُل وُل یِم یَپٲرۍ پیشَنٹ پَکان چھِ تَپٲرۍ چھِ وَسان تَتھ ٲرَخ چھِ وَسان پَکان پَکان اَمہِ کِنۍ چھِ أسۍ کَران کٲم یِمو آٹو سۭتۍ اوس اَسہِ سٮ۪ٹھاہ یہِ مِلان سہوٗلیات